آ مےٚ چھِ چلان گَرِ ایٚل پی جی گیس کَنیٚکشَن تہٕ یِم یہِ پرٛٲنۍ لوٗکھ ٲسۍ یِم ٲسۍ کَران وُڑ یوٗز تہٕ اَمہِ وُڑٕ سۭتۍ کیٚہو اوس گژھان اَمہِ وُڑٕ سۭتۍ اوس پُلوٗشَن گژھان سون یہِ ماحول اوس یہِ اوس گژھان خراب اَتھ حظ چھُ وُڑ آنُن کَتہِ اوس پٮ۪وان یِمَن یہِ وُڑ ٲسۍ یِم اَنان تہٕ یِاُم یہِ وُڑ ٲسۍ یِم اَنان جنٛگلہٕ پٮ۪ٹھ یِم ٲسۍ جنٛگلہٕ ٹرٛیٚجی کُلۍ ژَٹان تِمَن کَڈان زیُن تَمےَ زِنہِ سۭتۍ ٲسۍ یِم نار زالان یِم ٲسۍ دۄہ پَتہٕ اَکھ گَرٕ ژَٹہِ ہین اَکھ یِم ٲسۍ ساس گَرِ ژَٹِہِ ہَے ساس کُلۍ اَمہِ سۭتۍ اوس اَکھ چیٖز گژھان اَمہِ سۭتۍ ٲسۍ ڈِفارٹیشَن تہِ گژھان تہٕ یُس وۅنۍ ایٚل پی جی گیس چھُ یہِ چھِ اَکھ سُہ گیس اَکھ چھُ نہٕ یہِ سٲنِس ماحولَس کَران گَنٛدٕگی یہِ چھُ نہٕ کانٛہہ سُہ کانٛہہ سَموک کَران پرٛوڈوٗس کیٚنٛہہ تہٕ اَمہِ سۭتۍ چھِ دوٚیِم بیٚنِفِٹ زِ یہِ زِ اَسہِ اوس پٮ۪وان یُس یہِ وُڑ اوس بٔرٕن کَرُن یہِ اوس پٮ۪وان اَسہِ نیٚبرٕ کَنہِ کُنہِ جایہِ پٔٹِکیٛوٗلَر ایریاہَس منٛز بٔرٕن کَرُن یَتھ نہٕ یَتھ جایہِ نہٕ خطرٕ آسہِ ہا کُنہِ چیٖزَس کیٚنٛہہ کیٛازکہِ اَمہِ پٮ۪ٹھ ٲسۍ یُس یہِ اَمہِ پٮ۪ٹھ ٲسۍ ریٚہہ وۅتھان تہٕ یہِ ہیٚکہِ ہا کُنہِ تہِ چیٖزَس نار دِتھ تہٕ یُس وۅنۍ اَز ایٚل پی جی گیس چھِ یہِ اگر أسۍ تھاوَو کُنہِ تہِ جایہِ تہٕ یہِ ہیٚکو أسۍ کُنہِ تہِ جایہِ زٲلِتھ یُس وۅنۍ یہِ وُڑ چھُ اَمہِ سۭتۍ اوس اَکھ چیٖز تہٕ اَمہِ سۭتۍ اوس نہٕ زیادٕ ڈیمیج تہِ سٲنِس یہِ گژھان اَمہِ سۭتۍ اوس سٲنِس زِراعتس ڈیمیج تہِ گژھان کیٚنٛہہ تہٕ بیٚیہِ یُس یہِ وُڑ ٲسۍ اَگر اَتھ پٮ۪ٹھ أسۍ پٔتلہٕ تھاوَو تہٕ یہِ اوس سٲنِس اَتھ پٔتلَس خراب کَران کیٛازِکہِ اَمہِ پٮ۪ٹھ اوس دٕہ نیران یہِ اوس اَتھ سٲنِس اَتھ بانَس أنٛدۍ أنٛدۍ گژھان لٲرِتھ تہٕ سٲنۍ یہِ بانہٕ اوس یہِ اوس گژھان خراب تہٕ وۅنۍ وُچھ یُس ایٚل پی جی گیس یُس ایل پی جی گیس چھُ اَمہِ سۭتۍ چھِ گژھان زیادٕ ڈیمیج مگر کَر ییٚلہِ اَتھ زیادٕ نٔزدیٖک أسۍ نار نِمو تہٕ تیٚلہِ ہیٚکہِ اَمہِ سۭتۍ ڈیٚمیج گٔژھِتھ تیٚلہِ ہیٚکہِ اَمہِ سۭتۍ ڈیمیج گٔژھِتھ تہٕ اَمہِ سۭتۍ چھِ اکھ چیٖز یہِ چھُ نہٕ کانٛہہ سُموک کَران پرٛوڈوٗس تہٕ اَمہِ سۭتۍ چھُ سون بانہٕ چھُ آسان یُتھ أسۍ یورٕ تہِ تھاوَو یہِ چھُ تِتھُے یِوان تورٕ یہِ چھِ تِتھُے آسان کیٛازِکہِ اَمہِ سۭتۍ چھُ سون یہِ ماحول چھُ یہِ فرٛی روزان یہِ چھُ نہٕ کانٛہہ سُموک کَران پرٛوڈوٗس کیٚنٛہہ مگر یہِ چھِ اَکھ چیٖز اَمہِ سۭتۍ چھُ سٲنِس ماحولَس ماحولَس منٛز سٲنِس چھا ذِراعتس خطرٕ مگر یہِ چھِ اَکھ یوٗزفُل چیٖز تہِ تہٕ یہِ چھُ سُہ اَکھ ہارَم فُل چیٖز تہِ اَسہِ پَزِ یہِ کَرُن سیٚفہٕ سان یوٗز کیٛازکہِ تَمےَ سۭتۍ چھُ اَسہِ فٲیدٕ تہِ